اَگر اَسہِ زَچگی ہسپَتالس ہٕنٛز کَتھ کَرو سٲنِس علاقَس منٛز چھُ اکھ خاص شفا خان اَمیُک میٹرنٹی چایِلڈ ہوسپٹل اِسلامبادَس منٛز واقع چھُ سٲنِس علاقس منٛز چھُ اَمیُک ہسپَتال پٮ۪ٹھ واریاہ واریاہَن لۄکٹیٚن شُرین علاج مولۍجہٕ یِوان کرنہٕ اَتہِ چھُ بیٚیہِ لۄکٕٹیٚن شُریٚن تہِ پریگننٹ زَنانَن مُفُت دَوہ دِوان تقسیٖم کرنہٕ یِوان چھُ اَتہِ چھُ یِوان بیٚیہِ شُریٚن اموٗزنیشن ڈراپٕس تراونہٕ ات اَتہِ ہسا چھُ واریاہ اَصٕل شُریٚن علاج یِوان کَرنہٕ